نیٚگیٹِو اٮ۪کٕسپیٖریَنٕس چھِ مےٚ اَکہِ چیٖزُک اوترٕ اوس مےٚ اِنڈَکشَن کُکَر اوس گَرِ ضوٚرَتھ پرٛون یُس اِنٛڈَکشَن کُکَر اوس سُہ اوس تھوڑا خراب گوٚمُت اِسلیے اوسُس بہٕ دَپان وۄنۍ اَنہٕ بہٕ بَدَل تہٕ بہٕ گوس دُکانَس أکِس پٮ۪ٹھ مےٚ اوٚن اِنڈَکشَن کُکَر تَتہِ تَمہِ برٛونٛٹھ اوس مےٚ آنلاین وٕچھمُت

آنلایِن آے نہٕ مےٚ بَرابردی کیٚنٛہہ مےٚ دوٚپ نہ آف لاینٕے وٕچھو أتی وٕچھو کَمہِ برٛینٛڈُک کیُتھ آسہِ ریڈ ویڈ وٕچھو بیٚیہِ کَتھ آسہِ ویرَنٹی اَصٕل تہٕ بہٕ گوس فاینٔلی ووٚن مےٚ اَکہِ برٛینٛڈُک ناو ہٮ۪مہٕ نہٕ بہٕ کیٚنٛہہ تہٕ مےٚ اوٚن تمہِ برٛینٛڈُک اِنٛڈَکشَن کُکَر تَتھ ٲس أکِس ؤرِیَس ویرَنٹی وۄنۍ اوٚن مےٚ سُہ گَرٕ تہٕ سُہ چَلو پانٛژَن شَن دۄہَن چَلیو سُہ ٹھیٖک تمہِ پَتہٕ ٲس تَتھ ژھِپ ژھِپ گژھان اوس تَتھ پاوَر یِوان تہٕ تہٕ گژھان تہِ تہٕ کیٛاہ چھِ اَتھ وَنان تمہِ پَتہٕ مےٚ دوٚپ اَتھ ما آسہِ ٹرٛانٕسفارمَر ضوٚرَتھ اَتھ ما چھِ پاوَر کَم تَوَے چھِ اَتھ گژھان تہٕ تَتھ لوٚگ ٹرٛانٕسفارمَر تہٕ سُہ اوس بیٚیہِ گژھان تی ژھِپ ژھِپ یِوان تہٕ گژھان یِوان تہٕ گژھان تہٕ بہرحال گوٚوُس بہٕ بیٚیہِ دۄہہِ دُکانَس پٮ۪ٹھ دوٚپمَس یَتھ حظ چھِ وارَنٹی یِتھ کٔنۍ تہٕ یہِ چھِ مےٚ وارَنٹی منٛزٕے یہِ نیوٗ مےٚ اوترَے یہِ گوٚو خراب یہِ چھُنہٕ چَلَن ٹھیٖک پٲٹھۍ مےٚ کیٚنٛہہ تہٕ تٔمۍ دُکاندارَن ہٲوۍ مےٚ تورٕ ہٮ۪نٛگ نہ یہِ چھُ یُتھُے ژےٚ چھُتھ یہِ خراب کوٚرمُت بیسِکٔلی اوس نہٕ مےٚ کِہیٖنۍ خراب کوٚرمُت تَتھ اوس بَرابَر پاوَر تہِ تھاوان موڈ تہِ اوسُس سُے سِلٮ۪کٹ کَران یُس مےٚ ضوٚرَتھ اوس آسان تٔمۍ پرٛوڈَکٹَن کٔرۍ مےٚ واریاہ تسلہِ پَتہٕ گٔے تِم پونٛسہٕ تہِ زایہِ تہٕ نہ دیُت تٔمۍ دُکاندارَن بَدلٕے تہٕ بہٕ گوٚوُس تَمہِ پرٛوڈَکٹ سۭتۍ واریاہ ڈِس اٮ۪پویِنٛٹ یِتھِ پرٛوڈَکٹ اَنٛنہٕ بہٕ بار بار کیٚنٛہہ یا یِتھٮ۪ن دُکاندارَنَن نِش اَننہٕ بہٕ بار دُبارٕ کیٚنٛہہ آیٹَم یِم نہٕ یِمَن نہٕ اِنسٲنیَِت چھِ یِمَن نہٕ اِنٹیگرِٹی چھِ یِمَن نہٕ کَسٹٕمَر چھِ تَگان ہٮ۪نٛڈٕل کَرُن کیٚنٛہہ تہٕ تٔمۍ پرٛوڈَکٹ سۭتۍ گوس بہٕ واریاہ ڈِس اٮ۪پویِنٛٹ واریاہ گوس بہٕ تمہِ سۭتۍ پریشان اِسلیے اَن نہٕ بہٕ یِتھۍ چیٖز دُبارٕ کیٚنٛہہ